مےٚ سا ٲسۍ واریاہ زیادٕ بوٚچھِ لٔجمٕژ تہٕ مےٚ کٔر کٲم مےٚ کٔر کٲم مےٚ کوٚر آرڈر مےٚ کوٚر أمِس فون آرڈر وٲلِس تہٕ مےٚ کوٚر ڈِش آرڈر لوکَل ریسٹورنٹ چھُ اَسہِ ییٚتی خان ریسٹورنٹ یُس اَسہِ پَنٕنِسٕے گامَس منٛز چھُ یِوان بہٕ ہسا اوسُس واریاہ زیادٕ بوٚچھِ ہوٚت تہٕ مےٚ سا کٔر کٲم مےٚ کوٚر آرڈر پِزا اکھ تہٕ کٲم گٔے بہٕ سا وَنہٕ أمیُک اَتھ چھِ ریٹ ژور ہَتھ تہٕ بیٚیہِ چھِ اَتھ ڈیٚلِؤری چارٕج آسان وُہ رۄپیہِ مَگر یہِ ہسا ڈِسکَوُنٹ کران اَسہِ واریاہ زیادٕ تہٕ یِتھُے مےٚ آرڈر کوٚر ڈِش مےٚ کوٚر پِزا اکھ آرڈر تہٕ یِتھُے مےٚ ٲسۍ واریاہ زیادٕ بوٚچھِ لٔجمٕژ بہٕ اوسُس واریاہ زیادٕ تھوٚکمُت فاقے اوسُس بہٕ مان ژٕ زٕ ژور گنٹو پٮ۪ٹھ اوسُس بہٕ فاقے تہٕ مےٚ ٲسۍ واریاہ زیادٕ بوٚچھِ لٔجمٕژ تہٕ مےٚ سا کوٚر فوٚڈ آرڈر مےٚ کوٚر پِزا آرڈر ییٚتی لوکَل ریسٹورنٹ چھِ اَسہِ خان ریسٹورنٹ تہٕ مےٚ سا کوٚر أمِس فون وون دۄٚپمَس ہے زِ یہِ کٔنۍ چھُ آرڈر تہٕ کوٗتاہ ٹایم لَگہِ أمۍ سا دوٚپ بَس دہ مِنٹ لَگن اَتہِ چھُنہٕ زیادٕ ٹایم لَگان یِمَن بس یِم چھِ دَہن مِنٹَن منٛز اَسہِ پَنُن آرڈر واتناوان تہٕ اَگر ہسا مان ژٕ میانہِ گامُک چھُ آسان کانٛہہ کٲنٛسہِ آسان کانٛہہ تھوڑا دوٗرٕے چھُ آسان تٔمِس چھُ لگان بَس زٕ ترٛےٚ مِنٹ لگان علاوٕ آرڈر کرنَس تہٕ ٹایم چھُ بس یِتُے لگان پانٛژھ دہ مِنٹ ہَایسٹ ٹایم بیٚیہِ ہسا چھُ واریاہ زیادٕ ڈِسکَوُنٹ کران